اگر أسۍ وِچھان چھِ اِنڈِین وومین یعنے کہِ زٔنۍ چھِ وارِیاہ چلینجس فیس کَران دۄہے دۄہے اگر أسۍ وُچھان چھِ أمِس چھِ پیٚوان کَرٕنۍ کٲم یعنی کہِ أمِس چھِ پیٚوان صُبحٲیی وَتھُن تہٕ کٲم کَرٕنۍ گَرِ أمِس چھِ پیٚوان کَرٕنۍ کٲم أمِس چھِ پیٚوان لُکن نِش کَرٕنۍ کٲم أمِس چھِ پیٚوان کَرٕنۍ کٲم أمِس چھِ پیٚوان سوسایٹی منٛز فیس کَرُن أمِس چھِ یعنی کہِ اَڑٮ۪ن جاین چھِ یہِ کٲم کَران تَتہِ چھِنہٕ أمِس اَصٕل ماحول مِلان کٲم کَرنہٕ خٲطرٕ کِہینۍ تہٕ یِم چَلینجِس چھِ اِنڈین وومینہٕ پیٚوان فیس کَرٕنۍ ڈیلی بیسز پٮ۪ٹھ تہٕ اگر أسۍ وِٕچھان چھِ بیٚیہِ کیٚنٛہہ چَلینجِس چھِ یَتھ منٛز أمس پیٚوان چھِ فیس کَرٕنۍ یعنی کہِ أمس چھِنہٕ ایکول اپرچونٹی ٲسۍ کَم مِلان أمِس چاہے سُہ نوکری ویٚژھہِ ہا کَرٕنۍ چاہے پریویٹ جاب ویٚژھہِ ہا کَرٕنۍ چاہے کانٛہہ تہِ اِدارِ اَسے سَپوٹٕس آسے تَتہِ ٲسۍ نہٕ أمِس دِوان برٛۄنٛہہ پکنہٕ کِہیٖنۍ یا اگر أسۍ کانٛہہ کمپِٹشن آسہِ تَتہِ أمِس ٲسۍ یِوان گۄڈٕنیٚتھ جلدی جلدی خانٛدر کَرنہٕ أرلی میریج یَتھ أسۍ وَنان چھِ اگر أسۍ وٕچھان چھِ وُنکٮ۪س ؤری پٔتمہِ ؤرۍ یو پٮ۪ٹھ وارِیاہ کیٚنٛہہ چینجٕس آیہِ پریزنٹلی یۄس وومین چھِ اِنڈیا وومین چھِ سَہ چھِ ہیٚکان کٔرِتھ کٲم سُہ چھِ تٔمِس چھِ ایکول اَپرچونِٹی وُنکٮ۪س مِلان یعنی کہِ تٔمِس چھِ سُہ چھِ ہیٚکان یَتھ منٛز پُلٹکسس منٛز تہِ وُنکٮ۪س یِتھ سَپوٹسس منٛز تہِ باب نِتھ تہٕ کانٛہہ تہِ ٲستن چاہے سینٹسٹ ٲستن چاہے کانٛہہ تہِ ٹیٚکنالجی رِلیٹڈ ٲستن یا کیٚنٛہہ تہِ چیٖز ٲستن سُہ چھُ وُنکٮ۪س برٛونٛہہ برٛۄنٛہہ پَکان تہٕ اَمیُک غرض چھُ یُہے ونکٮ۪س چھِ یِمن یعنی کہِ ایکول اَپرچونِٹی مِلان اَمہِ باوجوٗد یعنی کہِ اگر أسۍ وِچھان چھِ وُنکٮ۪س یِمن چھِ ہر کُنہِ چیٖزس منٛز ہوُے یِوان دِنہٕ ترجہِ یوٗتاہ أکِس میلس چھُ یِوان دِنہٕ تیوٗتاہ چھُ أکِس فِمیل وومین تہِ یِوان اِنڈیا ہس منٛز دِنہٕ تہٕ یُہے چھِ أسۍ ہٮ۪کان ؤنِتھ یَتھ منٛز ایکول اپرچُونِٹی چھِ وُنکٮ۪س مِلان یِمن اُورآل اِنڈِیا ہس منٛز تہٕ وُنکٮ۪س چھِ ہٮ۪کان یِم کُنہ تہِ فیلڈس منٛز وُنکٮ۪س سٔرو کٔرِتھ تہٕ بیٚیہِ چھِ ہٮ۪کان صیفلی کٔرِتھ بیٚیہِ چھُنہٕ کیٚنٛہہ بیٚیہِ اگر اَسہِ وٕچھان چھِ وُنکٮ۪س چھِ اِنڈِیا یۄس یہِ اِنڈین وومین چھِ یہِ چھِ کَران فیل سیف مگر کیٚنٛہہ حرکات چھِ تِم تہِ تَتھ منٛز ہٮ۪کو نہٕ أسۍ کھٲلِتھ سٲرسٕے سوسایٹی کیٚنٛہہ سوسایٹی منٛز چھِ تِتھ تہِ نَفر یِم وُنکٮ۪س چھِ تھوڑا یہِ مطلب چھِ سوسایٹی ہُند ایٚنورامیٚنٹ خراب کَران یعنی کہِ تِم چھِنہٕ یعنی کہِ یعنی کہِ وومین چھَنہٕ فیل کَران سیف کِہیٖنۍ فار ایٚکزامپٕل اگر أسۍ وٕچھان چھِ اَڑٮ۪ن جاین چھِ وومین کیٛاہ کَران کٲم اَڑٮ۪ن جاین چھِ وومینس گَژھان کٲم تِمن چھُ مٮ۪لان تَتہِ کیٛاہ چھِ اتھ وَنان یعنی کہِ أڑۍ چھِ یِمن پٮ۪ٹھ غلط اَتھٕ تُلان غلط نظرِ وٕچھان یا ریپٕس ویپٕس باقٕے چیٖز چھِ یِوان یِمن پٮ۪ٹھہٕ یا تتھ چھِ وومین فیل کَران اَنسیف تہٕ تمہِ کِنۍ چھُ گَژھان یِمن وارِیاہ مطلب پرٛابلِم چھکھ گَژھان یعنی کہِ پنٕنۍ لایف گُزانۍ خٲطرٕ وُنکٮ۪س اگر أسۍ وٕچھان چھِ ہر کُنہِ فیلڈس بَچایہِ ؤرک ٲسۍ تن یا ٲسۍ تن ایٚجوکیشن یِمن چھِ وُنکٮ۪س ایکول اپرچُونِٹۍ مِلان ہر کُنہِ فیلڈس منٛز یعنی کہِ یِمن چھَنہٕ پرٛابلِم گَژھان کِہیٖنۍ یعنی کہِ یِمن چھِ وُنکٮ۪س ہِشی اَپرچُونِٹی مِلان تہٕ اَمہِ بَاوجوٗد چھِ گَژھان کٲم یِم چھِ ہٮ۪کان پنٕنۍ لایف روز مَرہ لایف اَصٕل پٲٹھۍ گُزٲرِتھ تہٕ آرام سان چھِ یِم کَران کٲم أہنٛز لایف چھِ ٹھیٖک گَژھان یُہے وَجہ اوس وَنُن یَتھ منٛز یعنی کہِ وومین چھِ وُنکٮ۪س سیف کَران یِمن چھَنہٕ پرٛابلِم اِنڈِیا ہس منٛز کُنہِ تہِ رٔنگۍ وُنکٮ۪س گَژھان کِہیٖنۍ یعنی کہِ یِمن چھِ لایف وُنکٮ۪س بلکُل اَصٕل پٲٹھۍ چھِ ہٮ۪کان یِم پنٕنۍ گُزٲرِتھ تہٕ یِمن چھُ ہر کُنہِ فیلڈس منٛز ہِوُے یعنی کہِ اَصٕل ترجہِ مِلان